سٲنِس ڈِسٹرک پُلوٲمِس منٛز چھِ کینٛہہ کامَن اِشوٕز یِم أسۍ لٕکھ ڈیلی بیسَن پٮ۪ٹھ چھِ پھیس کَران گۄڈنیُکُے اِشوٗ اوس پَرُس کہِ یَس ڈی سی صٲبَن پُلوٲمۍ ڈِسٹرکَس منٛز یۄس اَڈٕ اوس یُس ٹرٛانَسپوٹ سِسٹَمُک تٔمۍ اَڈٕ کٔرۍ الگ الگ الگ الگ جایَن تہٕ تَتھ منٛز آے گۄڈنٮ۪تھ گۄڈنٮ۪تھ واریاہ فَطرت اَسہِ کٲنٛسہِ اوس پٮ۪وان پیدَل یُن واریاہ دوٗرِ پٮ۪ٹھ تَتھ منٛز نیوٗ تٔمۍ اَڈٕ تھوڑا دوٗر پَہَم یَتھ منٛز پَتہٕ اَسہِ گۄڈٕنٮ۪تھ گۄڈنٮ۪تھ مُشکِلات باسیو اوس پٮ۪وان پیدَل یا بٮ۪مار آسہِ ہا کانٛہہ اوس نہٕ گٲڑۍ لَگان اَتھِ اَڑٮ۪ن ٲس نہٕ پَیی گٲڑ کَتہِ چھِ اَڑٮ۪ن ٲس نہٕ پَیی گٲڑۍ کَتہِ چھِ اَڑٮ۪ن ٲس نہٕ یہِ تہِ وٕنۍکٮ۪س تہِ پَیی گٲڑۍ کَتھَتھ چھِ نیران تَمہِ تَل باسے گۄڈنٮ۪تھ مُشکِلات تہٕ مگر تَمہِ پَتہٕ باسیو اَسہِ سُہ چیٖز اَصٕل کہِ تٔمۍ ڈی سی صٲبَن سُہ تُل قدم پَتہٕ تَمہِ خٲطرٕ تھٔیِکھ آٹوٗ پنٛنِس مین اَڈٕ پٮ۪ٹھ باقین اَڈَن تانٮ۪تھ یِمن پنٛنٮ۪ن پنٛنٮ۪ن اَڈَن تام تھووُکھ پتہٕ آٹوٗ یَتھ منٛز باقیَن تہِ روزگار مِلیو مَگر کینٛہہ چیٖز چھِ تَمہِ پَتہٕ تہِ ڈیلی بیسَن پٮ۪ٹھ یِم اِمپیٚکٹ چھِ کران اَسہِ مثلاً کہِ کُنہِ ساتَن چھِ کُنہِ کُنہِ گامَس واریاہ زیادٕ پوٹیبٕل وا آبُک یہِ ہا یہِ واریاہ فطرَت دِوان ساروی کھۄتہٕ زیادٕ وَنٛدَس منٛز چھِ گَژھان زیادٕ جنٛگلی علاقکٮ۪ن لٕکَن واریاہ زیادٕ ڈِفکَلٹی فیس تِم چھِ تَتھ واریاہ زیادٕ تَتھ سردی منٛز پٮ۪وان تِمَن واریاہ دوٗرِ آب اَنُن ناگَن پٮ۪ٹھ پٮ۪وان آب اَنُن سٲنِس گامَس منٛز تہِ ووت پٔتۍمہِ ریٚتہٕ مےٚ باسان پٔتۍمہِ ؤری پٮ۪ٹھ اَکھ مطلب اَکھ اَتھ فیسَلٹِیِچ کمی سۄ ٲس آبٕچ آبَس منٛز اَڑٮ۪ن جایَن اوس آب آسان اَڑٮ۪ن جایَن چھُنہٕ آب وٕنۍتہِ چھِ کینٛژھن گَران منٛز آب کِہیٖنۍ نہٕ زیادٕ یِوان پوٹیبٕل واٹَر یعنی کہِ نَلکہٕ آب تَتھ اوس کیٛاہ تھام تھوٚپ تہٕ سُہ کوٚڑُکھ پَتہٕ تہٕ مگر زیادٕ تہِ چھِنہٕ اَتھ سَنان یِم مُلٲزِم کِہیٖنۍ نہٕ کینٛژھن جایَن چھِ سَنان کٲنٛسٮ۪ن جایَن چھِنہٕ سَنان حظ کِہیٖنۍ نہٕ تہٕ ٹرٛانَسپوٹُک فیسَلٹی چھِ واریَہَن جایَن ٹھیٖک تویتہِ وَ البتہ کینٛژھن جایَن چھِ وٕنہِ تہِ کینٛہہ کٔمی پیٖشی یَتھ منٛز سانٮ۪ن لٕکَن چھِ پٮ۪وان واریاہ زیادٕ مُشکِلات تُلٕنۍ